فِشِنٛگ یعنی کہِ گاڈٕ رَٹنہِ یہِ چھِ اَکھ بہتریٖن رِکریشنَل سِٹیٚپ یا مَزٕ دار سِٹیٚپ یُس اَکھ اِنسان چھُ تُلان یا أسۍ چھِ تُلان پَننہِ مَزٕ خٲطرٕ بہٕ زَنہٕ کَرٕ پَنٕنۍ کَتھ چونٛکہ مےٚ چھِ ٲٹھمہِ جمٲژ پٮ۪ٹھ لوگمُت فِشِنٛگ کَرٕنۍ یا گاڈٕ رَٹنہِ مےٚ اوس واریاہ زیادٕ شوق سُہ بِسلاے اَتھَس کیٚتھ ٲسۍ تُلان پَتہٕ ٲسۍ ہۄتھ منٛز اوٹ لاگان یا بۄم سِنۍ لاگان پَتہٕ ٲسۍ ترٛاوان آبَس منٛز سُہ اوس مےٚ واریاہ زیادٕ خۄش گژھان سُہ اوس مےٚ واریاہ زیادٕ پَسنٛد یِوان ییٚلہِ کانٛہہ وُچھان اوسُس بہٕ تِم حرکَت کران مےٚ اوس دِل وَنان بہٕ تہِ کَرٕ ہا یہِ اَکہِ لَٹہِ مےٚ ہیٛوچھ چونٛکہ أسۍ ٲسۍ دوس دوس آسان کلاسَس منٛز أسۍ گٔے اَکہِ دۄہ سیٚندِ نِش اسہِ ٲس نزدیٖکٕے سیٚنٛد گھرَس نےٚ سۭتی نزدیٖکٕے تہٕ أسۍ گٔے تور تہِ اسہِ وُچھ تَتہِ گاڈٕ رَٹان واریاہ زیادٕ نفر چونکہ أسۍ ٲسۍ تَپٲرۍ اسہِ اوس نزدیٖکٕے سُہ أسۍ ٲسۍ تور گژھان اورٕ کِنۍ یِوان یورٕ گژھان تہٕ بہٕ واریاہ ٹایِمہٕ أسۍ ٲسۍ تٔتی بیٚہوان تَتیٚتھ ٲں تَتھ پیٚنٛجہِ پٮ۪ٹھ یۄس تِمو بنٲومٕژ ٲسۍ آسان تِمو گاڈٕ والیٛو تہٕ پَتہٕ ٲسۍ أسۍ وُچھان تِم کیٛاہ چھِ کَران ییٚلہِ اسہِ وارٕ وار وارٕ وار وُچھ اسہِ ہسا وُچھ اسہِ ہسا گٔژھہِ بِسلٲے آسٕنۍ اَتھ ہسا گوٚژھ پیٚژکوٚٹ آسُن اَتھ ہسا گژھہِ ہُک آسُن اَتھ ہسا گژھہِ بمہٕ سِنٛۍ آسٕنۍ بیٚیہِ ہا گژھہِ اَتھ اَکھ لوٗر آسٕنۍ زیٖٹھ ییٚمہِ سۭتۍ أسۍ گاڈٕ آسو رَٹان سُہ اَکہِ لَٹہِ ہیٛوچھ اسہِ اسہِ دوٚپ ٲں یِم چیٖزٔے بَنَن اسہِ تہٕ اسہِ اَکہِ دۄہ کٔر اسہِ کٲم آتھوار ٲس اسہِ رٔٹۍ یِم چیٖز تہٕ أسۍ ؤتھۍ گاڈٕ رَٹنہِ اسہِ چونٛکہ اسہِ اوس گۄڈٕ نیٛک ٹایِم تہٕ تَمہِ سۭتی ییٚلہِ اسہِ اوٹ لوگ اسہِ اوس نہٕ گۄڈٕنیٚتھٕے اوٹٕے تگان لاگُن وۄنۍ لوگ اسہِ اوٹ وۄنۍ ترٛٲو اسہِ بِسلٲے تہٕ مگر گاڈٕ آسنہٕ لَگان پَتہٕ ییٚلہِ وارٕ وار وارٕ وار ہیٚچھان گٔے یا بوزان گٔے یِم تَتہِ نفر تہِ ٲسۍ تِمو تہِ دیٛت واریاہ زیادٕ مدتھ تم ٲسۍ وَنان کہِ اَتھ چھُ پیٚوان ییٚمہِ آیہِ رُکُن یہِ چھُ اَتھ چھِ پیٚوان لوٗر تہِ بِسلٲے پیٚوان تھاوٕنۍ رَسٕے اَتیٚتھ چھُ آسان بیہُن ییٚتیٚتھ گاڈٕ آسَن واریاہ تِتھ پٲٹھۍ ہیٛوچھ اسہِ گاڈٕ رَٹنہِ تہٕ اسہِ ہیٛوچھ واریاہ زیادٕ مطلب سۄ رِکرٛیشنَل یِم بُزرگ ٲسۍ تتیٚتھ بیٚہوان تِمو ہیٚچھنٲے أسۍ واریاہ زیادٕ یہِ گاڈٕ رَٹُن چھُ کیٛاہ گاڈٕ رَٹُن چونٛکہ اَسہِ چھُ کٔشیٖرِ منٛز اَکھ فوبِیہ کرٛیٹ گاڈٕ رَٹُن چھُ ویسٹہٕ آف ٹایِم حالانکہ یہِ چھُنہٕ ویسٹہٕ آف ٹایِم اَمہِ سۭتۍ چھِنہٕ کٔہٲنۍ تہِ رِلیٹِڈ ٹایمَس سۭتۍ یا موٚنی سۭتۍ أسۍ زَن وُچھو کٔشیٖرِ منٛز چھِ واریاہ زیادٕ نفر یِم زَن پَنُن گھرٕ یہِ پَنُن روزگار چھِ آسان تِمَن گاڈٕ رَٹنہِ چونٛکہ اَکھ نفر چھُ نیران صُبحٲے سُہ چھُ رَٹان گاڈٕ سُہ چھُ واپہٕ گاڈٕ رَٹان سُہ ہیٚکہِ سُہ بازرَس منٛز کٕنِتھ تَمہِ سۭتۍ ہیٚکہِ سُہ پَنُن روزگار بنٲوِتھ گھرَس خٲطرٕ یِم زَن اَکثر چھِ أسۍ وُچھان یِم دوٗم یا گاڈٕ ہٲنٛز چھِ آسان گاڈٕ بَٹھنٕے پٮ۪ٹھ آسان تِمو مکان بنٲیمٕتۍ تہٕ شوٚنٛگمٕتۍ آسان روزان تٔتی چونٛکہ تِم چھِ صُبحٲے وۄتھان ترٛاوان زال رَٹان گاڈٕ گژھان بازرَس منٛز تہٕ کٕنان گاڈٕ یہِ اوس تِہُنٛد روزگار آسان مگر اسہِ بنوو کٔشیٖرِ منٛز یہِ فوبِیہ زِ گاڈٕ رَٹُن چھُ غلط یا یہِ چھِ ویسٹہٕ آف ٹایم أسۍ زَن وُچھو واریاہ زیادٕ نفر یِم زَن آز مُلٲزِم تہِ چھِ آسان یِم زَن آز گورمیٚنٛٹ نوکری تہِ چھِ آسان کران تٕم چھِ آسان پٕرسنٕلی ٹایَم کڑان پانَس خٲطرٕ گژھان گاڈٕ رَٹنہِ واریاہ زیادٕ لوٗکھ چھِ مےٚ اَمہِ آیہِ وُچھمٕتۍ بَچپَن پٮ۪ٹھ وُنِس تانۍ تِم ٲسۍ گاڈَن ہنٛدۍ شوقیٖن چونٛکہ یہِ چھِ اسہِ باسان یہِ چھَنہٕ اَتھ چھُنہٕ شایَد مَزٕ مگر یہِ چھِ اَکھ سیٛود رِکرٛیشنَل پیٖسفٕل پٔرپَز پیٖسفٕل ایٚنٹَرٹینمیٚنٹ پٔرپَز اَمہِ سۭتۍ چھُنہٕ کانٛسہِ وَسان کانٛسہِ واتان نۄقصان نَہ چھِ اَمہِ سۭتۍ کیٚنٛہہ نۄقصان آسان سماجَس گاڈٕ رَٹُن کھیٛون پَنُن مَزٕ صحت نَہ کانٛہہ چیٖز اَتھ سۭتۍ گَنٛدٕ چیٖز بیٚیہِ مَزٕ بیٚیہِ پیٖسفٕل ایٚنوارَمیٚنٹَس منٛز بِیہون یہِ چھُ فٲیِدٕ منٛد یہِ چھِ اِنسانَس گژھان موٗڈ اَمہِ سۭتۍ اصٕل بیٚیہِ چھِ یہِ سماجَس منٛز مطلب بیٚٹَر کران فیٖل یہِ چھِ ایٚڈاپٹہٕ گژھان سوسایٹی منٛز